تُہۍ کرنٲے تو پنُن تعارُف تُہۍ کتہِ چھو روزان تہٕ بیٚیہِ کیٛاہ چھُ تُہۍ آز کل کران تہٕ بیٚیہِ کیٛاہ پڑٲے چھو تۄہہِ کٔرمٕژ میون ناو چھُ نعیٖم احمد بہٕ چھُس کۄلہٕ گامۍ کِس أکِس مطلب گامس انٛدر روزان یتھ زن ناو چھُ آبہٕ دوٗسٕرحظ میٲنۍ یوٚتان زن کتھ چھِ مطلب میٲنۍ تعلیٖم ہِنٛز مےٚ چھِ تھٮ۪نتھٕ گۄڈٕنٮ۪تھ پوٚرمُت مےٚ اسلامیا ماڈل پبلِک سکوٗل کیلمس انٛدر تہٕ تتہِ پٮ۪ٹھ گوس بہٕ پتہٕ اسلامیا ماڈل پبلک ہاے سکوٗل ہگرشی تہٕ تتہِ کوٚر مےٚ ٹھٮ۪نتھٕ کلاس پاس تہٕ تمہِ پتہٕ کیٛاہ سا لٲج مےٚ پنٕنۍ اکھ آرگنیزیشن اکھ چلاوٕنۍ یتھ زن ناو چھُ باے ہٮ۪لٕتھ کیر یٔمۍ یتھ اندر أسۍ ۂربل آیُرویدِکس مارکیٹنٛگ چھِ کران تہٕ تتھ منٛز باسیو مےٚ واریاہ مطلب اصل تہٕ لُکن فٲیدٕ واتناونہٕ خٲطرٕ چھ یہِ واریاہ رٕژ کٲم سۄ تمہِ علاوٕ چُھس بہٕ گرِکٮ۪ن تہِ واریاہ ہر کُنہِ کامہِ انٛدر سادن چاہے زٔمیٖندٲری آسہِ چاہے مطلب گرِچ کانٛہہ پٔرسنل کٲم آسہِ تِمن منٛز چھُس بہٕ ہر ساتہٕ گرِکٮ۪ن ساتھ ساتھ آسان تہٕ تمہِ علاوٕ اکھ مطلب گرِکۍ ییٚمہِ ساتہٕ تہِ مےٚ کانٛہہ تہِ کٲم ونن تہٕ بہٕ چھُس بِلا ججک گرِکٮ۪ن سۭتۍ کٲم کران بہٕ چھُس زیادٕ پہن مطلب کرکٹُک شوقیٖن تہٕ کرکٹ گِنٛدنُک چھُس زیادٕے شوقیٖن حظ وٕچھنہٕ کھۄتہٕ زیادٕ مطلب گِنٛدنُک زیادے پہن شوقیٖن آسنہٕ باوجوٗد چھُس بہٕ پٔر ڈے آسان پرٛٮ۪تھ دۄہ کرکٹس سۭتۍ اٮ۪ٹیچ روزان